کۄلگٲمِس مَنٛز چھِ اَکثر بیشتر لوٗکھ اَگَر وُچھو یِم زَن گرٛیٖس چھِ مگر تَتھ چھُ سُہ چھُ کٔٔنٛڈی عَلاقہٕ تَتھ چھُ اَکھ ایریا یِوان یُس زَن ہیٚرٕ یہِ پہٲڑی عَلاقہٕ چھُ اور تَتہِ چھِ بَسان گُجِرۍ بٔکٕروال چھِ بَسان گُجِرۍ چھِ بَسان زیادٕ تَر گُجِرۍ چھِ تورٕ بَسان اور یۄس زَن تہنٛز زبان چھِ یا باقٕے چیٖز چھِ تِم چھِ الگ یِم زَن پہٲڑی زَبان چھِ یِم زَن اَکثر کٲشِرۍ چھِ یِم زَن بۄنہٕ چھِ بَسان تِمو تہنٛز زَبان چھِ کٲشُر تِم چھِ کٲشُر بولان بیٚیہِ تہِ چھِ تورٕ یِم خانہ بَدوش کیٚنٛہہ بَسان جَنٛگلَن وَنٛگلَن یہِ چھُ لَگ بھگ باقٕے یِم زَن بیٚیہِ چھِ بَسان تَتھ منٛز اَلَگ اَلَگ مَذہَبَن ہِنٛدۍ لوٗکھ چھِ بَسان ٲں شیعہ چھِ بَسان سُنی چھِ بَسان میٚرزٲے چھِ بَسان کۄلگٲمِس منٛز واریاہ زیادٕ تہٕ تِم ٲں تہنٛز زبان چھِ اَلگ یِم زَن ییٚتِکۍ کٲشِرۍ چھِ تہنٛز زبان چھِ اَلگ ہَن یِم زن مُسلمان چھِ تِہنٛز زبان چھِ اَلگ کُلَس پٮ۪ٹھ وَنو یہِ زِ کۄلگٲمِس منٛز چھِ الگ الگ مذہبن ہنٛدۍ لوٗکھ روزان الگ الگ کَلچَرَن ہنٛدۍ روکھ لوٗکھ روزان اور تِمَن چھُ پَنُن پَنُن کَلچَر مثلًا اگر أسۍ وُچھو کٔشیٖرِ منٛز چھِ زیادٕ تَر کٲشِر اور کٲشریٚن ہُنٛد کَلچَر چھُ اَکہِ ڈِسٹِرٛکٹ پٮ۪ٹھ بیٚیِس ڈِسٹِرٛکَس تہِ اگر أسۍ گژھو تھوڑا چھِ فرق یِوان یِتھٔے پٲٹھۍ چھِ کۄلگٲمِس منٛز تہِ تھوڑا فرق یِوان وۄنۍ گوٚو اَکھ چیٖز یُس زَن سارنٕے منٛز ہیٛو چھُ سُہ گوٚو پھیٚرَن لاگٕنۍ یا باقٕے چیٖز یِم چھِ لاگان لَگ بھگ سٲری کٲشِرۍ چاہے تِم سِکھ ٲسۍ تَن مُسلمان ٲسۍ تَن یا گُجِرۍ ٲسۍ تَن یا کٲشِرۍ ٲسۍ تَن یِم تہِ آسیٚن تِم چھِ یِم چیٖز لاگان یِتھ پٲٹھۍ چھِ کٲشِر چھِ اگَر کٔشیٖرِ مَنٛز وُچھو اَگر پَتہٕ کٲشُر وُچھو کۄلگامیٛک خاص کر اَگر تِم خانٛدَر وانٛدَر چھِ کَران تِم چھِ سیوٚد وازٕوان سال ماز واز رَنان تَتھ برعکس اگر أسۍ وُچھو یِم گُجِرۍ وغیرہ یِم چھِنہٕ ماز واز رَنان کیٚنٛہہ یِم چھِ کَران کٲم یِم چھِ یِہٲے دالہ والہ رَنان یِتھٔے پٲٹھۍ چھِ دال وال رَنان تہٕ بیٚیہِ چھِ یِم ماہرازَس نِوان ماہراز چھُ روزان مٔنٛزۍ راتَس تہِ دۄن دۄہَن تہِ ہیٚکَن روٗزِتھ تٔتی تہٕ یُس ییٚتھ مَنٛز نہٕ یِم کٲشِرۍ چھِنہٕ تہِ کَران کِہیٖنۍ تہِ کٲشِرۍ چھِ ویسے رَنان تہِ یِتھ پٲٹھۍ وازٕوان باقٕے چیٖز چھِ رَنان تہٕ بیٚیہِ چھِ کٔشیٖر مَنٛز برٛونٛٹھ پٮ۪ٹھے خاص کر کۄلگٲمِس مَنٛز تہِ چھِ ٲسۍ مِتۍ بانٛٛڈٕ پٲتھٕر لاگان اَتھ چھُ ووتمُت کٔشیٖرِ منٛز اَنٛدٕ وَنٛدٕ پٮ۪ٹھے یہِ مطلب چلان تہٕ بیٚیہِ چھُ عُرُس چھُ مناوان باقٕے چیٖز چھِ مناوان یِمٔے یِمٔے چیٖز چھِ